اَسَلامُ علیکُم چلو شُکریہ سَر أسۍ حظ وٲتۍ پنٛنہِ یَتھ لوکیشنہِ پٮ۪ٹھ پنٛنہِ جایہِ نِش وٲتۍ أسۍ یوٚتنَس اَسہِ واتُن اوس چلو شُکریہ واریاہ اَصٕل روٗد یہِ سفر تۄہہِ سۭتۍ تہٕ شُکریہ اَمہِ خٲطرٕ تُہۍ ؤنۍ تو وَنۍ اَسہ چھُنہ یہِ پیمٮ۪نٛٹ کَرُن تہٕ اَمہِ خٲطرٕ کیٛاہ چھِ کِتھ پٲٹھۍ چھُ اَسہِ کَرُن پیمٮ۪نٛٹ تۄہہِ چھُوا آنلاین کانٛہہ یہِ اٮ۪پلِکیشَن کانٛہہ یَتھ پٮ۪ٹھ تُہۍ چَلاوان چھُ آ اٮ۪م پے اٮ۪م پے یَس پٮ۪ٹھ تہِ یا بَدل کانٛہہ چھُوا تۄہہِ فون پے گوٗگٕل پے یا پے ٹی اٮ۪م پٮ۪ٹۍ کَران پیمٮ۪نٛٹ تہٕ یَتھ پٮ۪ٹھ أسۍ تُہۍ پیمٮ۪نٛٹ ہٮ۪کہٕ ہَو کٔرِتھ اگر نہٕ تہٕ کینٛہہ چھُنہٕ اگر نہٕ مطلب یِمو منٛز چھُ کانٛہہ ٹھیٖک چھُ ٹھیٖک کِہیٖنۍ چھُنہٕ پَرواے اَدٕ ییٚلہِ تۄہہِ گوٗگٕل پے چھُوا چَلان أسۍ کَرٕہَو گوٗگٕل پے یَس پٮ۪ٹھٕے کِہیٖنۍ چھُنہٕ پَرواے تُہۍ ؤنۍتو پَنُن اٮ۪کاوُنٛٹ نمبر نَتہٕ ؤنِو تُہۍ پَنُن فون نمبرٕے تہٕ یِہٕے کَرو سیو نَتہٕ ؤنِو پَنُن یہِ اٮ۪کاوُنٛٹ نمبر تہٕ بہٕ کَرٕ تیٚلہِ یِہٕے سیو تۄہہِ کَتھ پٮ۪ٹھ چھُ چَلان تۄہہِ چھُوا اٮ۪کاوُنٛٹ نمبرَس گوٗگٕل پے چَلان کِنہٕ فون نمبرَس پٮ۪ٹھ اٮ۪کاوُنٛٹ نمبرَس پٮ۪ٹھ ہٮ۪کو کٔرِتھ سٮ۪نٛڈ اگر فون نمبرَس پٮ۪ٹھ گوٗگٕل پے چھُو تۄہہِ چَلان تہٕ بہٕ چھُ مےٚ چھِ سیو کَرُن موبایل نمبرٕے یوت تیٚلہِ اَدٕ ٹھیٖک چھُ کینٛہہ چھُنہٕ پَراوے دِیِو تُہۍ پَنُن کَنٹٮ۪کٹ نمبر تہٕ بہٕ کَرٕ یِہے یِہٕے سیو بہٕ ترٛاوہو گوٗگٕل پے یَس پٮ۪ٹھٕے تہٕ وَنۍ کوٗتاہ چھُ تۄہہِ ترٛاوُن پٲنٛژھ ہَتھ چھےٚ ترٛاوٕنۍ ژور ہَتھ چھےٚ ترٛاوٕنۍ تُہۍ ؤنِو کوٗتاہ چھُ ترٛاوُن تہٕ بہٕ ترٛاوٕ تۄہہِ بَرابَر أتھۍ پٮ۪ٹھ کوٗتاہ آسہِ ترٛاوُن چلو فِلحال اَمہِ خٲطرٕ شُکریہ أسۍ وٲتۍ واریاہ اَصٕل پٲٹھۍ واریاہ اَصٕل روٗد یہِ سفر تہٕ پونٛسَن ہُنٛد چھِ پَتہٕ سہلٕے پونٛسہٕ تہِ واتن مگر فِلحال شُکریہ کہِ تۄہہِ اوسوُ ووٚنمُت اَسہِ اَصٕل پٲٹھۍ وَ وارٕ وارٕ چَلٲوزیو آرام سان گٲڑۍ اَمہِ خٲطرٕ شُکریہ تُہۍ روٗدوُ اَصٕل کاپریٹِو سٲرسٕے سفرَس منٛز تہٕ وٕنۍ ترٛاوہو تۄہہِ ایٚکیٛاہ بہٕ ترٛاوہو موبایلَس پٮ۪ٹھ تُلِو کٔرِو تُہۍ پَنُن یہِ فون نمبر کٔرۍتو سٮ۪نٛڈ یا کُس نمبر کٔرِو اٮ۪کاوُنٛٹ نمبر کٔرِو ٹھیٖک حظ چھُ چلو بہٕ کَرٕہو گوٗگٕل پے یَس پٮ۪ٹھٕے تۄہہِ ٹرٛانَسفَر چلو شُکریہ سَر شُکریہ